تُہُنٛد سوال چھُ یِتھ پٲٹھۍ زِ تُہۍ چھِو وَنان کہِ اَمہِ سۭتۍ کیٛاہ اَثر پیوٚو لۄکٹٮ۪ن بَچن پٮ۪ٹھ اَمہِ سۭتۍ پیٚیہِ واریاہ أمۍ ییٚمہِ ساتہٕ اَکھ لۄکُٹ بَچہِ موبایِل چھِ وٕچھان سُہ چھِ سُہ پَنٛنِس اَتھَس مَنٛز رَٹان تہٕ یُس موبایِل چھِ اَتھ چھِ آسان واریاہ خَطرناک ریزٕ یِمو سۭتۍ تٔمۍ سٕنٛز أچھ چھِ تَباہ گژھان تہٕ سُہ چھُ پٮ۪وان پَتہٕ مٲلِس پٮ۪تراوُن یا ییٚلہِ اَکھ شُر فونَس سۭتی بیوٗٹھ دۄہَس أکۍسٕے جایہِ بیوٗٹھ تٔمِس چھِ کٲم گژھان تٔمِس چھِ پھۄکھ کھَسان أکۍسٕے جایہِ بِہہ بِہہ سُہ چھِ سُہ فیٹی گژھان تَوَے اَسہِ پَزِ واریاہ کَم استعمال کَرُن فونُک وۄنۍ تُہۍ چھُو وَنان کہِ آزٕکۍ یِم سٲنۍ بَچہِ چھِ آز چھِ زیا کَران آن لاینٕے پَران موبایِلنٕے پٮ۪ٹھٕے پَران ییٚمہِ ساتہٕ تۄہہِ پَنٕنۍ بَچہِ چھُو پَرناوٕنۍ تُہۍ رٔٹِوُکھ پَنٕنۍ برٛونٛہہ پانَس برٛونٛہہ کَنہِ تہٕ وٕچھِو یِم کیٛاہ چھِ پَران پانہٕ تہِ بِہِو تَتٮ۪تھ تہٕ بَچہِ تہِ پٔرۍ تُہۍ وٕچھِو بَچہِ کیٛاہ چھِ پَران موبایلَن پٮ۪ٹھ تٔمی ساتہٕ ٲسِوُکھ دِوان ییٚمہِ ساتہٕ بَچَن پَرُن اَسہِ پَتہٕ چھُو تُہۍ اَنان ہے مےٚ گَژھِ ییٚمِس موبایل آسُن أمِس چھُ پَرنَس ضٔروٗری سُہ چھا پَتہٕ تَتھ پٮ۪ٹھ پَرٲنی یوت آسان گۄڈ گژھِ سونٛچُن وارٕ کیٛاہ کٲم کَرٕ بہٕ بَچَس گَژھن نہٕ یِتھَے پٲٹھی یِم موبایل دِنۍ کینٛہہ سُہ چھِ واریاہ خراب گژھان اَمہِ سۭتۍ تٔمِس یُس تٔمۍ سُنٛد یُس اَٹرٛیکشَن چھِ سُہ چھِ موبایِلَس کُن زیادٕ بَڑان اَمہِ سۭتۍ سُہ چھُ بیٚیہِ أمۍ سۭتۍ گژھان یعنی أکۍسٕے جایہِ بِہہ بِہہِ گَژھان سُہ یِہوٚے لیزی گَژھان پَتہٕ کامہِ ژوٗر تہٕ بَنان بیٚیہِ چھِ تٔمۍ سٕنٛز أچھ تہٕ تَباہ گَژھان اَمیُک گژھِ واریاہ زیادٕ خیال تھاوُن اَسہِ پَزن یِتھَے پٲٹھی موبایِل دِنۍ لۄکچن بَچَن کِہیٖنۍ اَسہِ پَزِ واریاہ خیال تھاوُن اَمیُک یہِ چھِ میٛٲنۍ گُزٲرِش سٲرۍسِس عوامَس